ییٚتہِ چھُ عام گوٚمُت گۄڈنٮ۪تھٕے ڈوری مطلب کہِ دہیج ڈِوٲرٕس تہٕ بیٚیہِ شراب چیوٚن چرس چیوٚن تہٕ یہِ چھُ واریاہ زیادٕ مٔکرۍ عادت تہِ امہِ سۭتۍ چھِنہٕ صرف اُمنٕے نۄقصان گژھان کیٛنہہ یِم کران چھِ امہِ سۭتۍ چھُ اسہِ تہِ نۄقصان گژھان یِم اسہِ پتہٕ اِنہٕ وٲلۍ چھِ تِمن تہِ چھِ یہِ نۄقصان گژھان گۄڈنٮ۪تھٕے چھِ امہِ سۭتۍ أسہِ پرنس پٮ۪ٹھ اثر پیٚوان تمہِ پتہٕ سانیٚن شُریٚن پیٚٹھ یِم یپٲرۍ شُرۍ چھِ تم چھِ وٕچھان تہِ تم تہِ چھِ ہیٚچھان تہٕ برونہہ کٔنۍ یُس چھِ تم تہِ کرن اسہِ پزِ یہِ ختم کٔرُن یوٗتاہ أسۍ یہِ ختم کرو أسۍ بچو تیوٗتاہ کیوٗنکہِ یہِ چھُ واریاہ زیادٕ واریاہ زیادٕ موٚکُر چیٖز شراب چیٚون ڈوری مطلب دہیج ڈِووس تہٕ بیٚیہِ سگریٖٹ چرٕس چیٚون یہِ چھُ واریاہ زیادٕ موٚکُر چیٖز امہِ سۭتۍ چھُ سون ماحول خراب گژٛھان سون اوٚند پوٚکھ چھُ خراب گژھان امہِ سۭتۍ یم پزن اسہِ جلدی ختم کرٕنۍ یوٗتاہ جلدی أسۍ یِمن مطلب یم تہِ ییٚتہِ یم چھِ پُلٹکل لیٖڈٲرٕس یہِ ہیٚکہِ تِمن پزِ یِمن برٕنۍ یِمن خٲطر سخت زِ سخت اٮ۪کشن ہیٚون یُس سون ماحول تہٕ بچہِ تہٕ سون سٲنۍ یِن وول فیوٗچر یُس آسہِ سُہ تہِ بچہِ